بہٕ چھُس روزان کُپوارہ ڈِسٹرکَس منٛز وِلیج چھُ مےٚ اَنوارا آباد یُس کُپوارہ مارکیٹ مین ٹاونہٕ پٮ۪ٹھ چھُ اوٚڑ کِلوٗ میٖٹرَن دوٗر زِ یہِ محلہٕ چھُ سُہ محل یُس وارِ اِکنامِکٔلی چھُ ٹھیٖک ییٚتہِ چھُ ڈرینیج سِسٹَم ساروی کھۄتہٕ رٔدی تٔریٖن کہِ ییٚمہِ کِنۍ یُتھُے روٗد بیٚہوان چھِ ییٚتہِ چھُ آب اَژان گَرَن مَنٛز تہٕ ییٚمہِ کِنۍ ساروِیَن تکلیٖف چھِ گژھان تہٕ وَتھ چھِنہٕ روزان صاف کینٛہہ تہِ سُہ آب ڈرٛینیج ہُنٛد آب چھُ آسان سورُے سَڑکَن پٮ۪ٹھ آمُت یُس سَڑکَن منٛز جُمعہ چھِ گژھان ییٚمہِ کِنۍ لوٗکَن چھُ پَکنَس منٛز مُشکِلات یِوان تہٕ ییٚتہِ چھُ ییٚتہِ روٗد چھُ پیٚوان تہٕ ییٚتہِ چھُ آب یِوان آب یُس وَسان چھِ سُہ چھُنہٕ ڈرٛینو منٛز گژھان کیٚنٛہہ ڈرٛنیج سِسٹَم چھُ بٕلاک تہٕ ییٚمہِ کِنۍ سُہ آب سورُے چھِ گَرَم تہٕ بیٚیہِ سَڑکَن پٮ۪ٹھ روزان تہٕ ییٚمہِ کِنۍ ساروٕنۍ پَلو خراب گژھان تہٕ ییٚمہِ کِنۍ اگر أمۍ مُلٲزِم دِیان دِلچَسپی أمۍ کَرٕہَن یہِ ڈرٛینیج سِسٹَم کَرہَن اوٚپُن تہٕ ییٚمہِ کِنۍ یہِ آب آسہِ اَسہِ ڈرٛینو منٛز تہٕ